آ أسۍ چھِ آنٛگنَس مَنٛز تھاوان توٚمُل چھِ أسۍ ترٛاوان أسۍ چھِ ترٛاوان دانہِ یا أسۍ چھِ تھاوان آب جانوَرَن خٲطرٕ یُتھُے تِم یِن تہٕ تِم کھٮ۪ن اَپٲری تِکیٛازِ تِمَن تہِ اگر کُنہِ ساتہٕ روٗد چھِ آسان یا زیادٕ گَرَم چھِ آسان تِم چھِنہٕ ہٮ۪کان پھیٖرِتھ کِہیٖنۍ پَنُن غذا ژھٲنٛڈِتھ کِہیٖنۍ تہٕ اَسہِ تہِ پَزِ یِمَن ہٮ۪لٕپ کَرٕنۍ تھوڑا أسۍ چھِ یِمَن تھاوان دانہِ چھِ أسۍ تِمَن تھاوان توٚمُل چھِ تھاوان یا بَتہٕ تہِ چھِ أسۍ منٛزٕ ترٛاوان سیُن تہِ چھِ أسۍ سۭتۍ ترٛاوان منٛز چھِ یِمَن أسۍ کینٛہہ یِم بِسکیٖٹ آیٹَم تہِ دِوان تہٕ یِم چھِ یِوان یِم چھِ کھٮ۪وان تہٕ پَتہٕ چھِ یِم نیران گوٚو اَسہِ پَزِ جانوَرَن مَدَد کَرٕنۍ تہٕ اَسہِ تہِ کَرِ اللہ تعالیٰ مَدد